اَلسلام علیکُم تُہۍ چھِو حظ باسِت کۄنٛگہٕ اچھا أسۍ حظ چھِ ییٚتہِ پٮ۪ٹھ جیٚمہِ پٮ۪ٹھ اَسہِ ٲس یَتھ یِمَن ڈرٛاے فرٛوٗٹ کۄنٛگَس وۄنٛگَس مُتعلِق اَسہِ ہَسا چھِ جانکٲری تۄہہِ نِش ضوٚرَتھ اچھا یہِ کۄنٛگَس مُتعلِق گٔژھ مےٚ

اچھا

تُہۍ تُہۍ ؤنۍتو بیٚیہِ کیٛاہ گژھِ تۄہہِ نِش اٮ۪ویلیبٕل

اَچھا اَچھا اَچھا یِم ڈوٗنۍ کٔہیہِ چھِ گژھان آز تہٕ یِمہٕ اَمِکۍ فٲیدٕ کیٛاہ چھِ اچھا اَدٕ حظ اَسہِ حظ چھِ یہِ دُکانَس خٲطرٕ أسۍ چھِ ییٚتہِ کٕنان نہ اچھا اچھا یہِ کیٛاہ چھِ اَتھ وَنان یِم بادام کٔہیہِ چھِ گژھان اچھا اچھا فٲیدٕ ؤنۍ تُہۍ ؤنۍوا اَمِکۍ اَہن حظ آ آ اچھا بیٚیہِ چھا تۄہہِ نِش کانٛہہ وٮ۪رایٹی اچھا اَمِکۍ ماچھِکۍ فٲیدٕ ؤنۍوا اچھا اچھا مےٚ مےٚ حظ چھِ

سُہ کٔہیہِ چھُ گژھان آچھا اَچھا اچھا ؤلِو أسۍ چھِ ییٚکیٛاہ پَکَان حظ تہٕ أسۍ واتو ییٚکیٛاہ اور تہٕ تُہۍ کَتھ تُہۍ کَتھ جایہِ چھِو ییٚتہِ روزان حظ اچھا اَچھا تُلِو حظ اَدٕ حظ اَدٕ حظ السلام علیکُم